بڑٮ۪ن دٔرۍ یاون یا سمندرن یا جیٖلن منٛز سرٛان کرنہٕ خأطرٕ چھ اَسہِ یِمن چیٖزن ہُنٛد خیال تھاوُن أسۍ چھ کران کأم أسۍ چھ گژھان مٔنٛزۍ کُنُے زوٚن سرٛان کرنہِ یِمن دٔرۍ یاون یا جیٖلن یا سمنٛدرن منٛز اگر کُنہِ ساتہٕ کأم گٔے اگر ڈُبیٚیہِ کہٕنۍ ہیٚکہِ نہٕ بچأوِتھ اس لیے گٔژھ کأم کرٕنۍ پانٛژھ شےٚ نفر گٔژھۍ گژھٕنۍ سۭتۍ یِم زن سرٛان کرَن اگر تِمو منٛز اکھ نفر ڈُبیوو سُہ ہیٚکہِ پتہٕ تٔمِس ہٮ۪کن پتہٕ تِم ژور نفر بچأوِتھ بیٚیہِ گٔژھ کرٕنۍ کأم یِم سمندر چھ آسان تِمن منٛز چھ آسان دکہٕ واریاہ أسۍ چھ کران کأم أسۍ چھ مٔنٛزۍ دِوان دکس منٛز لانپ دٲرِتھ تَتھ منٛز چھ آسان بجہِ کنہِ اگر تَتھ بجہِ کنہِ کُن آو ٹاس ہیٚکہِ اِنسان تَتھ کُن تہِ مٔرِتھ بیٚیہِ چھ أسۍ کران کأم ییٚتٮ۪تھ زن روٗدٕ آب چھ جمع آسان گوٚمُت یتھ زن نہٕ پٮ۪ٹھ چھُ نہٕ آسان آب وسان نَہ آسان بۄن وسان آب تَتھ منٛز تہِ گوٚژھ نہٕ زانٛہہ سرٛان کرُن تِکیٛازِ تَتھ منٛز چھ آسان کیٚمۍ بیٚیہِ چھ تَتھ منٛز ہٮ۪کان سرَپھ أسِتھ بیٚیہِ تَتھ منٛز چھ ہٮ۪کان واریاہ بلاے أسِتھ ییٚمہِ کِنۍ زن تَتھ منٛز تہِ ہٮ۪کو مٔرِتھ بیٚیہِ گٔژھ کرٕنۍ کأم بیٚیہِ گوٚژھ نہٕ کھوژُن اِنسان کیٚنٛہہ اگر اِنسان کھۄژن چھُ مٔنٛزۍ پتہٕ دِژ تٔمۍ وۄٹھ دأرِتھ تٔمِس چھُ آسان ہاٹ تیز تَمہِ ساتہٕ وسان تٔمِس تہِ سُہ تہِ ہیٚکہِ نہٕ کۄلہِ منٛز تِتھ کأٹھۍ وۄٹھ لگأوِتھ تَمہِ ساتہٕ کیٚنٛہہ بیٚیہِ ہٮ۪کو أسۍ بیٚیہِ چھ تَمہِ ساتہٕ ہٮ۪کو سرٛان کٔرِتھ گۄڈ چھ اَسہِ ژھانٛٹھ ہیٚچِھنۍ اَصل پأٹھۍ اَدٕ چھُ اَسہِ پتہٕ سرٛان کرنہِ گژھُن